میٲنۍ راے حظ چھِ مولی صٲبن ہِنٛدِس بارس منٛز یہِ زِ مولی صٲب حظ چھِ وَنان ایمان کٮ۪ن ایمانس متعلق وارِیاہ اَصٕل اَصٕل کَتھٕ یِمن حظ وِ یِمن پزِ یہِ مطلب اکھ گرٛوپ بناوُن پتہٕ حظ پزٕ یِمن جمات پت جمات گَِژھُن گامہٕ پتہٕ گامہٕ گَژھُن شہر پتہٕ شہر گَژھُن تہٕ پھٔلاوُن دیٖن تہٕ مولی صٲب حظ چھِ وارِیاہ اَصٕل نفر آسان یِم حظ چھِ وارِیاہ اَصٕل اَصٕل کَتھٕ وَنان اَصٕل اَصٕل کامہِ کَران یِم حظ چھِ گۄڈٕ پانہٕ کَران پتہٕ چھِ یِم اَسہِ وَنان مولی صٲب حظ چھِ نِماز پَرناوان میٲنۍ راے حظ چھِ مولی صٲب کٮ۪ن بارن منٛز یہِ زِ إمن حظ گَژھِ گۄڈٕ پانہٕ سہٕ کٲم کَرٕنۍ پتہٕ گَژھن یِم لوکَن وَنٕنۍ تہٕ مولی صٲب حظ چھِ وارِیاہ اَصٕل آسان یِم حظ چھِ مطلب گۄڈٕ پانہٕ سٕہ کٲم کَران پتہٕ دَپان اَسہِ تہٕ یِم حظ چھِ نِماز پرناوان پانٛژھ وقت نِماز حظ چھِ پَران مٲلِس حظ آسان فرمان بردار یِم حظ چھِ سٲلِم کیٚنٛہہ کَران سٲلِم کیٚنٛہہ کٲم حظ کَران مٲلِس ماجہِ ہُنٛد حظ مانان یِم حظ چھِ مطلب زکات دِوان وقتس پٮ۪ٹھ روزدر حظ بیٚہوان عیٖد حظ مناوان ییٚمہِ آیہِ حضرت محمد صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم چھُ ووٚنمُت سٲلِم کیٚنٛہہ حظ کَران ییٚمہِ آیہِ حضرت محمد صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم شب حظ کَران احتقاف حظ کَران میٲنۍ راے حظ چھِ مولی صٲب کٮ۪ن بارن منٛز یہِ زِ یِم حظ چھِ وارِیاہ اَصٕل نفر آسان یِم حظ چھِ اَسہِ جُمعہ دۄہ پران واز یِم حظ چھِ اَسہِ وَنان حضرت محمد صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم کیٛاہ ووٚن یِم حظ چھُ سون ایمان پکاوان برٛونٛہہ کُن میٲنۍ راے حظ چھِ إہنٛدس بارس منٛز یِم حظ چھِ وارِیاہ اَصٕل مولی صٲب آسان

إہنٛد إہنٛدِس بارس منٛز حظ چھُ مےٚ وارِیاہ خۄش گَژھان یِم حظ چھِ واریاہ اَصٕل لیٖڈر آسان تہٕ بہٕ اوس ٮ۪ژھان زِ سٲنِس کشمیٖرس منٛز گَژھن اَصٕل آسان ریٚلِجس لیٖڈر بنٕنۍ تاکہِ سون کشمیٖر پَکہِ برٛونٛہہ سون دیٖن پَکہِ برٛوںٛہہ اَسہِ اَسہِ بوزو تہِ یہِ اَسہِ فرمومُت چھُ حضرت محمد صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم سٲنۍ خۄدین سٲنۍ پیغمبرو اَسہِ وَنان تِم یہِ اَسہِ جُمحہ دۄہ حظ چھِ یِم کَران جمعہ اَسہِ أسۍ حظ چھِ حُمعہ نِماز پَران تَتہِ حظ چھِ یِم اَسہِ وَنان زِ کیٛاہ چھُ حضرت محمد صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم فرمُت فرمومُت کیٛاہ چھُ خۄداین فرمومُت یِم حظ چھُ سون دین پکناوان ییٚلہِ حظ اَزِ بوز أسۍ پت بیٚین وَنان یہِ ییٚلہِ حظ اَسہِ گۄڈٕ مولی صٲبو ووٚن میٲنۍ راے حظ چھِ مولی صٲب کٮ۪ن بارن منٛز یہِ زِ یِم حظ چھِ وارِیاہ اَصٕل نفر آسان یِم حظ چھِ نِمازس پانٛژ پَران ژوٚپہٕ کٔرِتھ پنٛنِس مٲلِس ماجہِ ہِنٛز مطلب مانان زکات حظ دِوان روزٕدر حظ بیٚہوان یِم حظ چھِ وارِیاہ اَصٕل آسان